اَہن حظ مےٚ چھِ واریاہ بیڈ ایٚکٕسپیرینٕس أسۍ حظ ٲسۍ اَمہِ برونٹھ ٲسۍ أسۍ روزان أکِس بیک وٲڑ علاقس منٛز اَسہِ اوس نہٕ تَتہِ ترانسپوٹٕچ فیسلٹی کِہینۍ اَسہِ اوس پیٚوان اَسہِ اوس پیٚوان گۄڈٕ گٔژ اَگر نہٕ اَسہِ گرِ آسہِ ہا گٲڑ ایٚولیبٕل اَسہِ اوس پیٚوان کٲنسہِ رِشتہٕ دارَس فون کَرُن تَمہِ پَتہٕ اوس سُہ تِم کا تِم ٲسۍ یِوان تیٖتِس ٹایمَس اوس آسان لیٹ گومُت تَتہِ اوس نہٕ بَنانٕے اَسہِ گٲڑ ٹایمَس پٮ۪ٹھ تہٕ تَتہِ اوس نہٕ میڈِکل شاپ تہِ کٕہٕنۍ تَمہِ پَتہٕ ٲسۍ أسۍ کران کٲم سُہ اوس اَسہِ تَمہِ سۭتۍ تمہِ وجہہ سۭتۍ ٲسۍ أسۍ واریاہ پرابلِم گژھان بیٚیہِ ٲسۍ نہٕ تَتہِ تِتھۍ کیںٛہہ رِسورسِز کِہینۍ اَسہِ خٲطرٕ تَمہِ پَتہٕ